اگر أسۍ برُنٛہِم ٹرٛانٕسپوٹ سِسٹَم وٕچھو اِنڈیاہُک یہِ اوس واریاہ زیادٕ مطلب کیٛاہ مطلب أسۍ کیٛاہ ہٮ۪کو ؤنِتھ مطلب برٛونٛہہ ٲسۍ نہٕ تِم فٮ۪سَلٹی کِہیٖنۍ تہِ اِنڈیاہَس منٛز مطلب بہٕ کَرٕ مطلب بانٛڈی پوراہٕچ کَتھ بانڈی پوراہَس منٛز ٲسۍ مطلب ٹانٛگہٕ آسہٕ گژھان زیادٕ یوٗز زیادٕ ٹانٛگہٕ آز یوٗز مگر اگر أسۍ آز دِمو نظر آز چھُنہٕ مطلب آز چھی نہٕ تِم نِشان نیب نِشانَے چھُنہٕ کُنہِ آز تِمَن ٹانٛگَن ہُنٛد تہٕ وۄنۍ اَگر أسۍ وٕچھو آز چھِ اَسہِ نٔے نٔے فٮ۪سَلٹی آمژٕ نَیے نَیے ٹرٛانٕسپوٹیشَن سِسٹَم چھِ آمٕتۍ مَثلاً آز چھِ آسان اَسہِ اے سی بَسہٕ چھِ آسان اَسہِ آز آز چھُ مطلب آٹوٗ چھِ آٹوٗ رِکشا چھِ آز بَسہٕ چھِ سومو حظ چھِ آز چھُ واریاہ زیادٕ مَطلب ٹرٛانٕسپوٹیشَن سِسٹَمَس چھِ آز واریاہ زیادٕ اِمپروٗمٮ۪نٛٹ آمٕژ اگر أسۍ وٕچھو سانہِ مطلب آزکِس مطلب دورس منٛز تہٕ برٛونٛہہ ٲسۍ مطلب لوٗکَن واریاہ زیادٕ عذاب گَژھان مطلب یِم بُزَرٕگ اِنسان ٲسۍ مطلب پَتہٕ ٲسۍ تِم کھَسان مطلب ٹانٛگَن تِمَن اوس واریاہ زیادٕ عِزاب گژھان بیٚیہِ اوس نہٕ اِنسان کَران مطلب محفوظ اوس نہٕ اِنسان آسان کِہیٖنۍ تہِ نہٕ کیٛازِکہِ اَگر أسۍ وٕچھو ٹانٛگن چھِنہٕ آسان مطلب تِتھ پٲٹھۍ مطلب کٔرِتھ یِم سُہ چھُنہٕ آسان بنٛد تِتھ پٲٹھۍ کٔرِتھ کِہیٖنۍ یہِ چھُ آسان یَلَے مطلب اَگر خُدانخواستہ مطلب کیٚنٛہہ گَژھِ اِنسان ہیٚکہِ زخمی گٔژھِتھ وۄنۍ اگرأسۍ آز وٕچھو مطلب یُس آزُک ٹرٛانٕسپوٹیشَن سِسٹَم چھُ یہِ چھُ پوٗرٕ بنٛد کٔرِتھ اَتھ چھُ آسان وٮ۪نٹِلیشنَس خٲطرٕ ہوا ہوادار خٲطرٕ چھِ آسان دارِ وارِ اَتھ باقٕے چھِ آسان اَتھ سورُے بنٛد کٔرِتھ مطلب اِنسان اگر مطلب خُدا بچٲیِنۍ خُدا رٔچھِنۍ کیٚنٛہہ ہٮ۪کہِ گٔژھِتھ تویتہِ تیٖژاہ مطلب پرٛابلِم گژھِ نہٕ اِنسانَس کیٚنٛہہ مطلب لَگہِ دَکہٕ وَکہٕ لگہِ مگر جان ہٮ۪کہِ اِنسانَس بٔچِتھ تہٕ بُزرگَن اوس گژھان برٛونٛہہ واریاہ زیادٕ پرٛابلِم مَگر اَگر أسۍ آز وٕچھو آز چھِ مطلب واریاہ زیادٕ آسٲیِش آز چھِ بُزرگ تہِ نیران مطلب یِم ایج چھِ گٔمٕتۍ لوٗکھ تِم تہِ چھِ آز نیران مطلب کیٛازِکہِ تِمَن چھِ پَے کہِ آز ہیٚکہِ اَسہِ مطلب سہوٗلیت مِلِتھ آز چھِ تیُتھُے سِسٹَم تہٕ برٛونٛہہ چھُ اوسمُت واریاہ زیادٕ مطلب لوٗکن گژھان عذاب گاڑیو منٛز مطلب بیٚیہِ چھُ مطلب آز چھُ واریاہ زیادٕ مطلب آز چھِ ہر کانٛہہ آز چھِ أسۍ ٹرٛین اگر أسۍ وٕچھو ٹرٛینہِ منٛز تہِ چھِ واریاہ زیادٕ آسٲیِش گژھان مطلب ہٮ۪ٹہٕ وٮ۪ٹہٕ چھَنہٕ کُنی جایہِ کیٚنٛہہ آسان تہٕ بیٚیہِ اگر أسۍ آز وٕچھو أسۍ مطلب بَس چھِ آز سومو چھِ آز تہٕ یِم چھِ آز واریاہ زیادٕ مطلب یِمَن منٛز چھِ اے سی یِز آمٕتۍ ترٛاونہٕ مطلب جاے چھِ واریاہ زیادٕ مطلب لوٗکھ چھِ آز آرام سان ہٮ۪کان پَنُن مطلب اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ گٔژھِتھ